اَلسَلامُ علیکُم بہٕ چھیٚس زایرہ کَتھ کَران آز چھُ سون عنوان زِ مےٚ کیٛاہ تِم خصوٗصی کامہِ چھِ تَگان کَرنہِ تہٕ تِم کَتہِ چھِ مےٚ ہیٚچھمَژ کِتھ کٔنۍ چھیٚم ہیٚچھمَژ تِمَن ہُنٛد ٲں بُنیٲدی خیال کَپٲرۍ آو مےٚ دیٚماغس منٛز گۄڈٕنیٚتھٕے کَرٕ بہٕ شروٗع کہِ یِم یِم کیٚنٛہہ تِتھۍ ٲں قٲبلیت کامہِ چھِ مےٚ اَنٛدر تِمَن منٛز کیٛاہ کیٛاہ چھِ گۄڈٕنِچی چھِ کہِ مےٚ چھِ پَنٕنۍ تعلیٖم سٮ۪ٹھاہ جان نمبراتن منٛز حٲصِل کٔرمٕژ تہٕ اَتھ خٲطرٕ چھُنہٕ کٕہٲنۍ تہِ بیٚیہِ چیٖز اَتھ ٲں اَکھ ثبوٗت زِ اَکھ اِنسان گژھہِ پَنٕنۍ محنت کَرُن چاہے تٔمِس پننہِ کِتابہٕ چھِ پَرنہِ پَنٕنۍ کٲم چھِ کَرٕنۍ یوٗتاہ سُہ محنت کَرِ مَشقَت کَرِ تٔمِس چھِ کامیٲبی مُقَدر بَنان مگر وۄنۍ چھِ یہِ پَران چھِ سٲری مگر کیٚنٛہہ سپیشَل کیٚنٛہہ مخصوٗص کیٚنٛہہ خاص ٲں تِژھ کامہِ چھِ اِنسانَس تگان یِمَن زَن أسۍ انٛگریٖزیس منٛز سِکِل تہٕ کٲشرِس منٛز کیٚنٛہہ مخصوٗص تیٛتھ قٲبلیتُک ناو چھِ دِوان تِمَن منٛز چھِ اَکھ کٲم یۄس مےٚ تَگان چھِ تَتھ چھِ وَنان کَمپیٛوٗٹَر ٹایپِنٛگ تۄہہِ چھو سارنٕے پَتہ زِ کَمپیٛوٹَر آیہِ تِژھ مشیٖن بَناونہٕ ییٚمۍ اِنسان سٕنٛز جاے نِیہِ ییٚمۍ انسان سٕنٛز قٲبلیت نِیہِ تہٕ اَکھ اِنسان تھووُن پننِس پانَس پٮ۪ٹھ محتاج تہٕ پَنٕنۍ قٲبلیت ہٲوٕن بَذریعہِ اِنسان اَما پوٚز اِنسان چھُ سٮ۪ٹھاہ قٲبل ییٚمۍ زَن کَمپیٛوٗٹَر بَنوو یُس زَن کَمپیٛوٗٹَر چَلایہِ تہٕ مگر کَمپیٛوٗٹَر تہِ چھَنہٕ کانٛہہ کم مَہان مِشیٖن کینٛہہ کَم مَہان ٲں ٹیٚکنالوجی کیٚنٛہہ یۄس زَن استعمال چھِ سانہِ دۄہ کھۄتہٕ دۄہ زِنٛدگی منٛز گَژھان کَمپیٛوٗٹرس منٛز چھِ مےٚ اکھ قٲبلیت یَتھ أسۍ وَنان چھِ ٹایپنٛگ ٹایپنٛگ گٔیہِ ییٚلہِ تہِ أسۍ کانٛہہ کٲم چھِ کَمپیٛوٗٹرس منٛز لیٚکھان یِتھ کٔنۍ برٛونٛہہ کالہِ اَتھہٕ سۭتۍ ٲسۍ چِٹھۍ لیٚکھان آز کَل چھِ کَمپیٛوٹرَس پٮ۪ٹھ کیٚنٛہہ مخصوٗص فایِل کانٛہہ مخصوٗص ڈاکِمیٚنٛٹ کانٛہہ مخصوٗص کٲم یِوان بَناونہٕ تہٕ سۄ کٲم چھِ پوٚتٕس اِستعمال یِوان کَرنہٕ چِٹھِہِ ہنٛز صوٗرتَس منٛز کُن یِوان سوزنہٕ پانَس نِش یِوان موٗجوٗد تھاونہٕ أکِس رِکارڈ کِس صوٗرتَس منٛز تہٕ یہِ مہارت کِتھ کٔنۍ کٔر مےٚ حٲصِل اَکہِ دۄہَن ییٚلہِ بہٕ گَھرِ ٲسٕس دۄہَس بِہِتھ روزان مےٚ سونٛچ بہٕ کیٛازِ کَر نہٕ یہِ وقت کُنہِ منٛز استعمال تہٕ بہٕ گٔیَس أکِس کَمپیٛوٗٹَر سیٚنٹَرَس پٮ۪ٹھ ییٚتہِ مےٚ اَکھ کَمپیٛوٗٹَر کِرایَس پٮ۪ٹھ گَھرٕ اوٚن تٔمِس دِژ مےٚ زٕ ساس رۄپیہِ کِراے تہٕ یہِ کمپیٛوٗٹَر اوٚن مےٚ گَھرٕ تہٕ اَتھ پٮ۪ٹھ کوٚر مےٚ اَکھ سافٹوِیَر اِنسٹال یَتھ ٹایپ سافٹہٕ چھِ وَنان تہٕ پوٚتٕس ہیٛوچھ مےٚ أتھۍ پٮ۪ٹھ سٲرٕے ٹایپِنٛگ ہنٛز کٲم تہٕ یِتھ کنۍ کوٚر مےٚ یہِ سِکِل حٲصِل